کُنوُہ اَگست زٕ ساس ترٛےٚ سُہ دۄہ چھُ اَمہِ کِنۍ مےٚ یاد زٕ تمہِ دۄہ اوس اَسہِ أکِس جایہِ میچ سُہ میچ ہاریٚو اَسہِ اَکہِ رنہِ سۭتۍ سُہ دۄہ چھُ اَمہِ کِنۍ مےٚ یاد زِ تَتھ میچس پٮ۪ٹھ کَرے اَسہِ وارِیاہ محنت سُہ اوس مگر فاینل تمہِ کِنۍ ہور اَسہِ سُہ اَکہِ رنہِ سۭتۍ سُہ میچ پانژھ اگست زٕ ساس تہٕ سَتھ سُہ دۄہ چھُ اَسہِ اَمہِ کِنۍ یاد زِ تمہِ دۄہ گٔیے میٲنِس بٲیِس گریجویشن کمپٕلیٹ دۄہ اوس سانہِ خٲطر اَکھ بوٚڑ بارٕ خۄشی ہُنٛد دۄہ تِکیٛازِ سُہ اوس سانہِ گامُک گۄڈٕنیُک گریجویٹ نفر ترٛےٚ جُلاے زٕ ساس تہٕ باہہ سُہ دۄہ چھُ اَمہِ کِنۍ مےٚ یاد تمہِ دۄہ لجیو میُون بوے نوکری سُہ دۄہ اوس سانہِ خٲطر بَڑٕ اَکھ اَصٕل دۄہ تِکیٛازِ تمہِ دۄہ میلیو میٲنِس بٲیِس روز گار کُنہٕ ترٕٛہ جوٗن زٕ ساس تہٕ کُنوُہ سُہ دۄہ چھُ امہِ کِنۍ مےٚ یاد تمہِ دۄہ اوس میٲنِس بٲیِس خانٛدر سُہ دۄہ اوس سانہِ خٲطر اَکھ زبردست دۄہ تِکیٛازِ تمہِ دۄہ ٲسۍ سٲری رشتہٕ دار اکوَٹے أکسٕے جایہِ تِکیٛازِ سُہ اوس سانہِ خٲطر اَکھ زبردست دۄہ اَکہٕ ترٕٛہ اگست زٕ ساس تہٕ

سُہ دۄہ چھُ اَمہِ کِنۍ مےٚ یاد تِکیٛازِ سُہ دۄہ گژھہِ نہٕ زٕہٕنۍ مےٚ زنٛدگی منٛز مٔشِتھ تَمہِ دۄہ میلے مےٚ اَکھ زَنن نٔو زِنٛدگی تمہِ دۄہ گَیاو مےٚ سۭتۍ اَکھ تیُتھ ایٚکسیڈنٹ یُس نہٕ مےٚ بسان وٕنیُک تانۍ کٲنٛسہِ سۭتۍ چھُ گوٚمُت أسۍ ٲسۍ زٕ ترٛےٚ لڑکہٕ مگر أسۍ ٲسۍ وارِیاہ شَدیٖد زخمی ییٚمہِ کِنۍ پتہٕ بہٕ وارِیاہس ٹایمس ہسپَتال تہِ اوسُس سُہ دۄہ گژھہِ نہٕ اَمہِ کِنۍ مےٚ زٕہٕنۍ تہِ مٔشِتھ